وعلیکُم اسلام اَہن حظ آ تُہۍ کٕم حظ آ ؤنِو حظ کیٛاہ اوس

ٹھیٖک حظ ٹھیٖک حظ تۄہہِ کَرِیاو کَمپٕلین درج کِنہٕ نہٕ تۄہہِ چھِ کَرٕنۍ یہِ کٲم تۄہہِ چھُو گۄڈٕ کَمپٕلَیٚن کَرٕنۍ درج اَتھ بوٗزوا تۄہہِ چھُو کَرٕنۍ کٲم تۄہہِ چھُو اَنُن مۄقدَم سۭتۍ بیٚیہِ چھُ اَنُن تۄہہِ سَرپَنٛچ سۭتۍ تہٕ آ تِم گژھن لٲزمی آسٕنۍ سۭتۍ تہٕ تٕم وَنن اَسہِ تٕم ونن اسہِ کیٛاہ چھِ حالت اَدٕ کَرو أسۍ اَتھ کرو أسۍ ایف آی آر درٕج آ

آ پٔتمہِ لَٹہِ گٔژھ ییٚتہِ پرابلِم تھاونَس تیٚمہِ دۄہ تُہۍ تھانَس یورٕ نار نا تۄہہِ چھُو پانہٕ پَتہٕ ہیٚو پَتہٕ ہیوٚک نہٕ کُنی جایہِ گٔژھتھٕے تُہۍ چھِو کینٛہہ پَرواے تُہۍ کھٔژِو یور نے سَر نا مقدم تہٕ سَرپنچ أنۍ زیو ضٔری سۭتۍ پَتہٕ کٔرِو تُہۍ ایٚف آی آر درٕج ایٚف آی آر کٔرِو تُہۍ درٕج تہٕ أسۍ نِمو پَتہٕ سۭتی اَتھ خِلاف اٮ۪کشَن کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرِو ایف آی آر درٕج سورُے سی سی ٹی وی تہِ دِمو بیٚیہِ دِمو أسۍ رٲچھ خٲطرٕ پُلسہٕ وٲلۍ جوڑا تہِ اَتہِ بیٚیہِ کَرو أسۍ ژورَن خٕلاف تہِ کاروٲیی جلدی کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے